پانٛژَن ڈِسٹرکَن ہُنٛد ناو یُس مےٚ دٮ۪ماغَس مَنٛز چھُ تمو مَنٛز گوٚو گۄڈٕنیُک بَڈگوم دوٚیِم بارہمُلہ ترٛیٚم ڈِسٹرک بَنڈٕ پوٗر ژوٗرِم ڈِسٹرک اَنَنت ناگ تہٕ بیٚیہِ پیٖنٛژِم ڈِسٹرک کیاہ چھِ اتھ وَنان شُپیَن